ہیلو آ ہیلو السلام علیکم

تُہۍ چھِو حظ کِلنِک پٮ۪ٹھ مےٚ حظ اوس یہِ تۄہہِ اٮ۪پویِنٛٹمٮ۪نٛٹ حظ اوس تۄہہِ نِش نِنۍ تُہۍ کَر چھِو آسان اَتہِ اَسہِ چھِ دنٛدَس چھِ تھوڑا پرٛابلم نہ حظ اَتھ چھِ دود کَران دنٛدَس دَگ چھےٚ اَتھ کَران اگر کینٛہہ تُرُن چھِ کھٮ۪وان تَمہِ سۭتۍ چھِ دَگ کَران ژھَٹھ چھِ کینٛہہ لگان تَمہِ سۭتۍ چھِ دَگ کَران آ نہ نہ یہِ گوٚو فٔسٹ ٹایِم حظ اہن حظ واریاہ واریاہ زیادٕ دَوا تہِ کھیوٚو تہٕ مگر فرق چھِنہٕ گَژھٲنی آ کھیوٚو نیٖڈ فاسٹ کھیٚیاو اَسہِ سُہ دَگہِ ہُنٛد دَوا تہٕ فرق چھِنہٕ مگر گَژھان کِہیٖنۍ آ ٹایِم حظ چھُ تُہۍ ؤنِو اَسہِ کَر چھِ یُن أسۍ یِمو أسۍ ہٮ۪کو ٹیوٗزڈے حظ ہٮ۪کو ہاں آ أسۍ حظ ہٮ۪کو اٮ۪فٲڈ أسۍ حظ ہٮ۪کو اَصٕل پٲٹھۍ کٔرِتھ تُہۍ ؤنِو حظ کیٛاہ پرٚوسِجر چھِ

ٹھیٖک حظ چھُ تُہۍ ؤنِو کَمہِ آے چھِ اَسہِ کَرٕنۍ آنلایِن پیمٮ۪نٛٹ أسۍ کَرو تہٕ أسۍ یِمو پتہٕ

نہ دنٛدسٕے یوت چھِ تہٕ بیٚیہِ چھِ مےٚ بیٛاکھ دنٛد اَکھ سُہ چھِ تھوڑا مَطلب نیٖرِتھ چھِ سُہ ژوٚلمُت مگر سُہ آو نہٕ کِہیٖنۍ تُہۍ چھِو لاگان اَتہِ سُہ دنٛد ونٛد یِمہٕ نٔوۍ دنٛد ٹھیٖک ٹھیٖک

چلو حظ ٹھیٖک حظ چھُ چلو بیٚہہ